اکھ لچھ پنژاہ ساس پانٛژھ ہتھ پانٛژھ لچھ پَںژاہ ساس شےٚ لچھ نوساس پانٛژھ لَچھ اَکھ ساس زٕ لَچھ زٕتووُہ ساس